ہیٚلو السلام علیکُم تُہۍ چھِو نہَ حظ اوپو یِم اسہِ حظ اوس اوٗرۍ گژھُن لال بازار تام اَسہِ ؤنۍتَو اَسہِ کوٗتاہ چھُ دیُن توٚت تام پانٛژھ ہَتھ سُے چھُ واریاہ زیادٕ گژھان پانٛژھ ہَتھ وۅنۍ کٔرو حظ کَم أسۍ حظ چھِ ہمیٚشہٕ تۄہہِ سۭتۍ گژھان أسۍ ما چھِ بیٚیہِ کِس آٹوٗ وٲلِس وَنان مَگر مےٚ أنۍ زیٚو تہِ واپَس پانسٕے سۭتۍ مےٚ چھےٚ تھوڑا کامہِ رَژ تہٕ اَدٕ حظ چلو اسلام علیکُم تیٚلہِ ییٖزیٚو حظ أتھۍ ایٚڈرَسس پیٚٹھ یَتھٕ پٲٹھۍ تُہۍ یِوان چھُو ادٕ حظ چلو اسلام علیکُم